سٲنِس کۄلگٲمۍ ضِلعَس منٛز چھِ واریاہ کٲرۍ گَر یِم نہٕ باقِیَن ضِلعَن منٛز چھِ لَبنہٕ یِوان کینٛہہ اَگر أسۍ کَتھ کَرو ییٚتِہِ چھِ یِوان ییٚتہِ چھِ قٲلیٖن بَناوان ییٚتہِ چھِ ہمساے ہمسایِہ زٕ ژور بیٚہوان کمرس منٛز بناوان قٲلیٖن اَتھُک اَتھو سٕتۍ تہٕ پَنہٕ داو نِچِہ نِچِہ پَنہٕ داوَو سۭتۍ بناوَن بوٚڈ قٲلیٖن یُس سُہ نیٚبرِمٮ۪ن مُلکَن گَژھان ایکسپورٹ چھُ گَژھان سُہ بیٚیہِ چھِ ییٚتہِ بناوان شال تَتھ چھِ مختلف قٕسمو ڈِزایِن کھالان یُس تہِ نیٚبرِمٮ۪ن مُلکَن گَژھان ایکسپورٹ بیٚیہِ چھِ ییٚتہِ بناوان بیٚیہِ چھان چھِ ییٚتہِ ییٚتہِ چھِ تِم مختلف قٕسمو بناوان لٔکرِ نقشہٕ کھالان مُختلف قٕسمو بیٚیہِ چھِ چونٛچہٕ بناوان تِمَن ژالنہِ بناوان یَتھ یُس کانٛگرِ سۭتۍ پھیُر کَران چھِ تَتھ چھِ وَنان ژالَن بیٚیہِ چھُ بیٚیہِ چھِ کرٛال بیٚیہِ چھِ کرٛال یِم مختلف قٕسمو بانہٕ چھِ بناوان بیٚیہِ چھِ یِم کرٛال چھِ یِوان کۄلگٲم ضِلعَس منٛز زیادٕ لَبنہٕ یِم میٚژِ ہِنٛدۍ بانہٕ چھِ وناوان تہٕ بیٚیہِ چھِ وایاہ قٕسمو